اَسلامُ عَلیکُم اَلحَمدُاللہ تُہۍ چھِوا ٹھیٖک سمیٖنا جوٗلیرس اَسہِ حظ بوٗز تُہٕنٛدِ سِٹورُک یہِ چھُ واریاہ اَصٕل سِٹور اَسہِ چھُ تھوڑا کیٚنٛہہ خانٛدرٕ خٲطرٕ کیٚنٛہہ سۄن نِیُن ٹھیٖک اَسہِ چھُ اَسہِ چھُ خانٛدٕرس خٲطرٕ واریاہ کیٚنٛہہ نِیُن دوٗر مطلب واجہِ تہٕ

چٲنٛدۍ تہِ چھِ اَسہِ ضروٗرت چٲنٛدۍ چھا ایویلیبٕل کیٚنٛہہ کیٚنٛہہ سِپیشَل آفر ٹھیٖک ٹھیٖک یِم کِٹی سیٚٹ چھا کیٚنٛہہ کیٚنٛہہ ایویلیبٕل اَتہِ ہار ٹھیٖک ٹھیٖک ٹھیٖک اَسہِ چھُ یہِ نَتھ تہِ ضروٗرت نَتھ تہِ چھِ ضرَوٗرت نَتھ چھا ایویلیبٕل چَلو چَلو ٹھیٖک شُکریہ شُکریہ